تِم پانٛژھ دۄہ یِم مےٚ یاد چھِ تِم چھِ کُنہٕ وُہ شیٚتھ ترٕٛہ اَتھ منٛز گوٚو ڈانڈی مارٕچ پنداہ اَگست کُنہٕ وُہ شیٚتھ سَتہٕ تٲجی یہِ چھُ ہِندوستان چہِ آزٲدی ہُند دۄہ شَتہٕ وُہ جنؤری اَمہِ دۄہ آو ہِندوستانُک آیٖن بَناونہٕ کُنہٕ ترٕٛہ اَگستہٕ چھِ مےٚ آسان زایہِ دۄہ تہٕ زٕ میٚے چھِ آسان میانہِ ویسی ہُند زایہِ دۄہ